برٛونٛہہ ٲسۍ أسۍ اَلہٕ بٲنۍ سۭتۍ زٔمیٖن وایان البتہ وارٕ وارٕ آیہِ ٹٮ۪کنالاجی تہِ ٹرٛٮ۪کٹَر لٔگۍ یِن وۄنۍ چھِ أسۍ ٹرٛٮ۪کٹَر سۭتۍ زٔمیٖن وایان تَمہِ سۭتۍ چھِ گژھان واریاہ زیادٕ سَہل تَمہِ پَتَے یُس أسۍ ٹرٛانسپوٹٕچ کَتھ کَرو گاڑٮ۪ن ہٕنٛز کَتھ کَرو برٛونٛہہ ٲسۍ أسۍ ٹانٛگَن منٛز یِوان گژھان تَتھ پٮ۪ٹھ تہِ اوس تَتھ منٛز اوس واریاہ زیادٕ ٹایم لَگان البتہ آز چھِ واریاہ زیادٕ گاڑِ بَس چھِ آٹوٗ چھِ یِتھَے کٔنۍ یِتھَے کٔنۍ چھِ واریاہ زیادٕ گاڑِ تَمہِ سۭتۍ چھِ یُس یہِ سٲنۍ زِندگی چھِ واریاہ زیادٕ آسان بَنیمٕژ یُس أسۍ آز برٛونٛہہ کِس زَمانَس منٛز ٲسۍ چھِٹۍ سوزان أکِس بیٚکِس آز چھِ موبایِل فونٛنٕے پٮ۪ٹھ مٮ۪سیج ہٮ۪کان کٔرِتھ موبایِل فونَن پٮ۪ٹھ چھِ ہٮ۪کان پوٗرٕ دُنیا وٕچھِتھ آز چھَنہٕ ہٮ۪کان